أسۍ کَرو پانٛژن تِمن آرٹ یا یِمن ہُنر چھِ وَنان یِم ہِندُستانَس منٛز وۄنۍ تِم چھِ ہٮ۪کان تِم مطلب یِم ڈِسایپیر لٔج گژھنہِ مطلب یِہُںد ؤجوٗد لوٚگ ختم گژھنہِ أسۍ کَرو تِمن پانٛژن آرٹن مُتعلق کَتھ گۄڈٕنیُک اکھ آرٹ یُس مےٚ یاد چھُ پیوان تتھ چھُ سُہ چھُ یِتھ پٲٹھۍ پَکان کہِ تَتھ چھُ وَنن پارسی پارسی ایمبرایڈری پارسی یِم تِم کھٔنِتھ ٲسۍ یِمن کھٔنِتھ ٲسۍ لٮ۪کھان بَناوان ٲسۍ ٹاٹھ سُہ چھُ نہٕ صرف ہِندُستانس تل مہدوٗد کیٚنٛہہ سُہ تور فُل فُل دُنیاہَس کُن توٚر سُہ گۄڈٕنیتھ آو سُہ سٔٹارٹَس منٛز سُہ اوس ہِندُستانُک اکھ خاص مطلب کپُر وپُر اَمہِ مطلب اَمہِ ہیریٹیجُک اکھ خاص حِصہٕ اکھ اوس ییٚمہِ ساتہٕ برونٛز ایج چھِ وَنان تَتھ یُس یہِ ہُنر اوس یہِ گوٚو سٔٹار ایران پٮ۪ٹھ تہٕ اَتہِ پٮ۪ٹھ تور یہِ پَتہٕ مغربی شُمٲلی یِمن مُلکن پٮ۪ٹھ یِتھ پٲٹھۍ یورپ چھُ وَنان یا چاینا چھُ یا پٔرشیا چھُ پَتہٕ تور اِنڈیا کلچرس منٛز تہِ یِم برونٛٹھ ساری ٲسۍ لگان تِم ٲس ہاوان یِہٕے پارسی ایمبراڈری یہِ چھِ وَنان اَتھ یِم ٲسۍ یِہٕے پارسی ہُنر ہاوان تَتھ پٲٹھۍ ٲسۍ آسان کھٔنِتھ تِمن ہٕنٛدۍ چیٖز تہٕ لگ بگ لگ بگ پرٮ۪تھ کُنہِ پیٖسس ٲسۍ نو رٮ۪تھ لگان تَیار گژھنَس مَگر نو أزکِس مارکیٹس منٛز آز چھُ نٔیی نٔیی چیٖز یِوان آز چھُ ایمیزانس پٮ۪ٹھ آرڈر گژھان کیٚنٛہہ تہِ کالہٕ کالے چھِ پروڈکشن تِمن ہِنز بَڑان مَگر سُہ چھُ مۄکلان آرٹ لوگ سون ختم گژھنہِ دٔیِم چیٖز یُس مےٚ یاد چھُ پیوان تَتھ چھُ وَنان أسۍ وارلی پینٹنٛگ یا ہٮ۪کھ چھِ تَتھ بیاکھ ناو تہِ پَنُن کمِچ وارلی پینٹگ کَمِچ توملٕچ تہٕ ییٚمِچ یُس سون یَتھ منٛز أسۍ چھِ سٲری جیٖو جنتو یِم تہِ اِنسان چھِ کیٚمۍ چھِ یا باقٕے چیٖز چھِ سٲنۍ درتی یۄس چھِ تٔتھۍ پٮ۪ٹھ سون یُس گٔلوب چھُ تٔتھۍ پٮ۪ٹھ یُس ہِندُستانُک آرٹ اوس سُہ اوس یِوان رکاگنایز کرنہٕ فُل دُنیاہَس منٛز ماننہٕ یِوان پَنٕنٮ۪و کَلرو سۭتۍ پَنٕنہِ پَںٕنہِ یِم یِم پینٹنٛگ یِم یِم أسۍ نَقشہٕ ٲسۍ بَناوان یِمن پٮ۪ٹھ یِم واریاہ پرٲنۍ واریاہ زیادٕ پرٲنۍ ڈِزَاینۍ ٲسۍ یا ٲسۍ اَتھ منٛز اکھ کالر گژھان یوٗز یا ٲسۍ واریاہ زیادٕ گژھان یوٗز یُس یہِ ورلی یُس یہِ وَرلی نَقشہٕ چھُ یا پینٹنٛگ یا ہُنر چھُ یا شَکٕل بَناوٕنۍ چھِ یہِ آیہِ گۄڈٕنیتھ گۄڈٕنیتھ یہِ ٲسۍ گۄڈٕنیتھ گۄڈٕنیتھ دیوارن پٮ۪ٹھ یِوان تھاونہٕ یا یِمن یا یِمن اَسہِ ٲسۍ رَبیو مکانہٕ آسان کٔشیٖر منٛز یا ہِندُستانس منٛز رَبیو مکان آسان گۄڈٕ گۄڈٕ برونٛہہ برونٛہہ کالہِ تِمن دۄہَن ٲسۍ یِم تٔتھۍ پٮ۪ٹھ یِمن لٮ۪کھنہٕ تھاونہٕ ٲسۍ یِوان خاندرن منٛز ٲسۍ یِوان بَناونہٕ پَتہٕ گوٚو وارٕ وارٕ وارٕ وارٕ ووت ٹایم اکھ ٹایم ووت یِم چیٖز ہٮ۪کہِ نہٕ پَتہٕ گٔژھِتھ کِہینۍ تہٕ یہِ آرٹ یُس یہِ سون ہُنر اوس یہِ مۄکلو اَسہِ یہِ آرٹ اوس یوٗت یوٗت یوٗت یوٗت مطلب سون اَتھ منٛز یِم ٲسۍ بَناوان یِم اَمیِکۍ یِم اَمیِکۍ یِم کٲری گر ٲسۍ تِم ٲسۍ یُتھ یہِ بَناوان کہِ بیاکھ اِنسان ییٚلہِ یِم وٕچھان اوس یِم تَصاویٖر یِم تَصویٖر وٕچھان اوس یہِ کھٔنِتھ دیوارن پٮ۪ٹھ لٮ۪کھِتھ ییٚلہِ وٕچھان اوس تٔمِس اوس نہٕ صرف تَتھ منٛز یِم چیٖز یِوان اتھِ کیٚنٛہہ أمۍ کیاہ چھُ بَنومُت تِم ٲسۍ برابر اِنسٲنی جزبات ہاوان برابر کٔمۍ کیاہ حالات چھِ روٗدمٕتۍ پانٛژھ ہَتھ پٮ۪ٹھ دہ ساس بی سی برونٛٹھ کیاہ کیاہ روٗد کِتھ پٲٹھۍ کیاہ ٲسۍ روزان یا اَتھ منٛز چھُ خاص زیادٕ پیوان مدھیہ پردیشس منٛز بیٚیہِ بَٹکاہس منٛز زیادٕ پہمتھ تہٕ اَمہِ بغٲر تہِ چھُ مےٚ واریاہ زیادٕ آرٹ پیوان یاد تہٕ تِمن منٛز چھُ اکھ یِتہِ یِمن مش منجوشاہ پینٹنٛگ تہِ چھِ وَنان یہِ اوس سیٖریٖزن منٛز یہِ آرٹ پَکان یہِ اوس نہٕ أکسٕے جایہِ کیٚنٛہہ یہِ اوس سیٖریٖزنن منٛز یہِ آرٹ پَکان یہِ ہسا یُس یہِ منجوٗشاہ اوس یہِ اوس یِوان ماننہٕ کہِ یہِ ہسا اوس ہِندُستانُک کُن زوٚن گۄڈٕنیُک سٔٹارٹُک آرٹ یُس سِیٖریٖزن منٛز آو مطلب سیٖریٖزن منٛز گوٚو ورکہٕ ورکہٕ آو سٔٹارٹ پٮ۪ٹھٕ اینڈس تام آو اَتھ منٛز گٔیہِ کٲم پرٮ۪تھ کانٛہہ یُس اَمیُک سیٖریٖز اوس گۄڈٕنیتھ مطلب أکِس لٲنہِ منٛز اکھ بیٚیس لٲنہِ منٛز بیاکھ اکھ چیٖز اوس ہاوان پَنٕنۍ اکھ دٔلیٖل بیاکھ چیٖز اوس ہاوان بیاکھ پَتھ منٛز تَتھ تصویٖر منٛز اوس آسان پَنٕںۍ برابر اکھ حِساب کِتاب لٮ۪کھِتھ کیاہ چھُ چلان کیاہ نہٕ چھُ چلان تہٕ یہِ گوٚو مطلب گۄدٕ گۄڈٕ آو یہِ انگا پردیشس منٛز تہٕ یُس أزکِس دورَس منٛز یَتھ أسۍ بِہار چھِ وَنان تَتھ ٲسۍ برونٛہہ کالہِ وَنان اَنگا پردیش یا اوس زیادٕ پَہمَتھ تٔتھۍ تہٕ پَتہٕ گٔیہِ کٲم تَتہِ لٔگۍ یِم بروڈکٹ یِم ییٚمکۍ یِم ٲسۍ یِم چیٖز یِم لٔگۍ بَننہِ تہٕ یِم لٔگۍ زیادٕ پہمَتھ یِمن تیٚہوارن منٛز یوٗز کرنہِ یِمن بیٚیہِ چھُ ہراری بیٚیہِ چھُ ہراری یِم تیٚہوار ٲسۍ تِمن منٛز آو یوٗز کَرنہٕ تہٕ یُس یہِ چھُس بہٕ ہراری سُہ مطلب تیٚہوار یُس زیادٕ پہمَتھ سِنیک یُس مطلب ییٚمِس أسۍ وَنان چھِ اَنگریٖزِس منز سِنیک مطلب گوٚو سَرُپھ سَرپھس مُتعِلق یُس سَرُپھ ہُنٛد خۄداہ چھُ بَغوان چھُ تٔمۍ سٕے مُتعلِق ٲسۍ یِوان لٮ۪کھنہٕ تہٕ باغل پوٗر چھُ اتھ سُہ ڈِسٹرک ییٚتہِ یہِ زیادٕ پہمتھ آو کرنہٕ پَتہٕ گوٚو وُہ سینچری منٛز لوٚگ یہِ وارٕ وارٕ وارٕ وارٕ لوٚگ یہِ مَشنہِ آرٹ تہٕ أزکِس دورَس منٛز چھ نہٕ اَمِچ کانٛہہ قَدٕر تہِ یہِ پَزِ ہا اَسہِ بَچاوُن امہِ سۭتۍ تہٕ یہِ یٖہا اَسہِ واریاہ فٲیدٕ مَگر أسۍ چھِ نہٕ بَچاوان یہِ کِہینۍ تہٕ اَمہِ بغٲر تہِ چھُ مےٚ پیوان کیٚنٛہہ آرٹ تِتھ پٲٹھۍ سنتھل پینٹنگ ٲسۍ گژھان یا یِمن منٛز سُہ بیاکھ سۄ ورلی پینٹنٛگ أسۍ روگن پیٹنٛگ ٲسۍ یَتھ منٛز لون یہِ تَتھ اَنگریٖزِس منٛز چھِ تَتھ وَنان دَ لون لون سِکِس سٔروایور چھِ وَنان تَتھ تہٕ اَمہِ بغٲر یم أمۍ بغٲر تہِ واریاہ پَتھ چھِ تُلمٕتۍ یِتھ پٲٹھۍ روگن پیٹنگ چھِ یۄس یہِ روگن پیٹنٛگ ٲسۍ یہِ ٲسۍ فیبرِک پیٹنٛگ مطلب یہِ ٲسۍ یُس أسۍ یِم پانہٕ پن داون پٮ۪ٹھ أمنٕے پٮ۪ٹھ ٲسۍ یہِ بَناونہٕ یِوان تہٕ یہِ ٲسۍ یِوان کَمہِ سۭتۍ کَرنہٕ یِم سانہِ سَبزی چھِ یِمٕے ٲسۍ پاکناونہِ یِوان پَتہٕ ٲسۍ تِمہِ سۭتۍ یِمن بَناوان گُجراتس منٛز اوس یہِ زیادٕ پَہمتھ اَمیُک واریاہ زیادٕ برونٛہہ کالہِ پٮ۪ٹھ اوس اَمیُک یِوان کرنہٕ یہِ آرٹ اوس یِوان کرنہٕ تہٕ پَتہٕ ووت ٹایم پَتہٕ مۄکلیوو یہِ تہِ تہٕ یِم چھِ کیٚنٛہہ آرٹ یِم ہِندُستانَس مُتعلِق ٲسۍ